مےٚ ووٚن نہٕ اگر مطلب اٮ۪کٕسپیٖریَنٕس کیٛاہ اوس ییٚلہِ مےٚ وارِیاہ ٲسۍ آمٕتۍ مطلب زَن ایٹ اےٚ ٹایم مطلب اَکی ساتہٕ پیٚیہِ مےٚ وارِیاہ پٔژھَن تَمہِ وِزِ اوس مےٚ کہِ مطلب اَکہِ وِزِ ٲس مےٚ ممی گٔمٕتۍ ماسہِ ہُنٛد تہِ یَپٲرۍ آیہِ اَسہِ پٔژھ تہِ بہٕ چھَس وَنان وَنہِ کِتھ کٔنۍ کَرٕ بہٕ چاے کَرا تہِ مےٚ اوس تَمہِ وِزِ وارِیاہ ٲسۍ آمٕتۍ تَے مطلب مےٚ ٲس پۄپھ آمٕژ پۄپھتٕر بیٚنہِ تہِ پھر پَتہٕ مطلب تِم ٲسۍ وارِیاہَس کالَس ییٚتی تہِ مےٚ پیوٚو پَتہٕ رَنُن بَتہٕ مےٚ پیوٚو پَتہٕ بَتہٕ تہِ رَنُن سیُن تہِ رَنُن مگر وۄنۍ اِنسان چھُ گَژھان تھوڑا بامبران ہیو ییٚلہِ وارِیاہ چھِ آسان ایٚتی یِکوَٹَے مطلب یِوان چھِ زَنہٕ پٔژھۍ یا کیٚنٛہہ مطلب پَتہٕ پیوٚو مےٚ اِکوَٹَے رَنُن سِیُن مطلب پَتہٕ اَنٛنو اَسہِ یادٕ پَتہٕ اَنو اَسہِ پَتہٕ ہوٹلہٕ منٛزٕے تِم پَتہٕ دِژ مےٚ گریکھ مگر ٲسٕس بہٕ سۭتۍ سۭتۍ وَنۍ اگر أسۍ وَنو مطلب جلدی کِتھ کٔنۍ ہٮ۪کو أسۍ کٔرِتھ تَمہِ وِزِ مطلب اگر أسۍ اَنو اَتھ چھُ جلد جلدی یَپٲرۍ بانہٕ وانہٕ تہِ چھَلٕنۍ مطلب کاوُنٹَر چھُ اَسہِ تھوڑا صاف تھاوُن جلد جلدی کوٗشِش کَرٕنۍ مطلب زیادٕ جلدی تہِ نہٕ کیٚنٛہہ تَمہِ سۭتۍ چھُ پَتہٕ زیادے زیٹھان پَتہٕ پھٕٹن کَپ وَپ ہُہ یہِ یا کیٚنٛہہ سیُن ویُن آسہِ بَناوُن گیسٕچ گیس چھُ لَگُن دۄنوَے چوٗلہٕ ہیٖٹَر تہِ اِنڈَکشَن تہِ ہَر کُنہِ پٮ۪ٹھ تھاوُن یہِ أکِس پٮ۪ٹھ تَلُن زَن ژامَن بیٚکِس پٮ۪ٹھ کۄکُر پَتہٕ سیُن رَنُن مطلب تھکان تہِ چھُ اِنسان مگر مگر کَرُن چھُ جلدی مطلب یَپٲرۍ چھِ بانہٕ تہِ نِنۍ جلد جلد چھٔلِتھ کاوٹرَس پٮ۪ٹھ گوٚژھ توتہِ روزُن صاف سورُے تیٚلی ہیٚکہِ أسۍ کٔرِتھ وارِیاہ یہِ مطلب جلدی ییٚلہِ أسۍ کَرو ییٚلہِ أسۍ صاف کَرو ہُپٲرۍ تھَوَو یِم زٕ ترٛےٚ گیس مطلب گیس لَگو دۄنوٕنی چوٗلہٕ بَس